اَسلامُ علیٚکُم مشتاق احمد ٹھیک پٲٹھۍ چھوا گرِکٮ۪و اوس ایٚکٕسکرشن پٕلان کوٚرمُت سَتووُہمہِ چھِوا تُہۍ ییٚلے گوٚڈٕ ون تہٕ مےٚ ریٚٹ کیٚاہ چھِ آز پَرُس ہیژیٚو تۄہہ رۄپِیٚیس شیٚے ساس آز مہ آسہِ زیادے پَہٕنۍ رۄپییٚس سَتھ یا ٲٹھ ساس گُلمرٕگ کۄس کۄس جاے چھِ اَصٕل یہِ ون تہٕ مےٚ بیٚیہِ چھِ أسۍ پانٛژھ ٲٹھ نَفر سامان خٲطرٕ چھِےٚ یا جاے اَتھ گاڑِ منٛز تہٕ اَسہِ ون تہٕ کٔژِ بجہِ نیرو تہٕ کوتاتھ چھُ اَسہِ یُن کِنہٕ تُہۍ أنِو گٲڑۍ یوٗرۍ تہٕ بیٚیہِ ؤنۍ تو اَمہِ علاوٕ تہِ اَگر کُنہِ جایہ ہیٚکہٕ ہاو گٔژھِتھ سُہ تہِ ؤنۍ زِ تہٕ تورٕ کٔژِ بجہِ یِمو واپَس سُلی پَہن گژھِ جان تہٕ کنسیشن کٔرزِ اَسہِ ریٚٹہِ منٛز تھوڑا باقٕے وَسلام